پٮ۪ٹ چھِ مےٚ اَسہِ اَسہِ حظ چھِ پٮ۪ٹ اَنُن کیٛازکہِ پٮ۪ٹ چھُ مےٚ واریاہ پَسَنٛد اَسہِ ٲسۍ گَرِ خرگوش زٕ تہِ ٲسۍ اَسہِ أنۍمٕتۍ تہٕ بہٕ چھَس بیٚیہِ پٮ۪ٹ اَنِمٕل کَران واریاہ زیادٕ پَسنٛد کیٛازِ یِمَن سۭتۍ چھُ اِنسان وٕ اٮ۪نجاے کَران ٹایِم سٕپٮ۪نٛڈ کَران یِم چھِ واریاہ پَسنٛد مےٚ بَچَن تہِ لَگَن تہٕ وۄنۍ چھَس بہٕ یَژھان وۄنۍ اَنہٕ ہا بہٕ اِٹیلیَن کیٹ اَکھ سۄ بَناوہَن بہٕ پٮ۪ٹ